یُس اَسہِ یہِ نوٚو بچہِ چھُ زیٚوان نَن بَچہٕ ییٚمِس وَنان چھِ أسۍ تٔمِس کِتھ کَنۍ کرو أسۍ دیکھ بال تٔمِس ہسا چھِ واریاہ گَرٕم پَلو لاگٕنۍ زیادٕ نہٕ ٹھنڈٕ پَلو لاگٕنۍ کِہینۍ یُس وایپٕس چھُ یِوان ٹِشوٗ ہیٚکَو أسۍ ؤنِتھ وایپٕس چھِ تِمن وَنان تَمہِ سۭتۍ صفٲیی کَرٕنۍ تٔمِس نہٕ اودُر تھاوُن کِہینۍ خۄشٕکۍ تھاوُن بِلکُل بَچہٕ بیٚیہِ لاگٕنۍ اکھ زٕ زیادٕ پَلو کیازِ کہِ یُس بَچہٕ آسہِ سُہ روزِ گرُم تٔمِس لگہِ نہٕ تۭر وۭر کِہینۍ بیٚیہِ تٔمِس صفٲیی تھاوٕنۍ گرم گرم پَلو لاگٕنۍ بیٚیہِ بیاکھ چیٖز کَرُن چیٚک کَرناوُن ٹیسٹ کَرناوٕنۍ بوزان چھا مطلب دۄہے ٹیسٹ ڈاکٹرَس نِش چیٚک اَپ کَرناوُن یُس یہِ کھیٚنُک أمِس چھُ ننہٕ بَچَس أمِس چھُ ماجہِ ہُند دۄد دیُن کَنٹِنیو دۄیہِ گٲنٹہِ ترٛیہِ ٛگٲنٛٹہِ کیٚنہہ نہ تہٕ کیٚنہہ کھیاناوُن مطلب ماجہِ ہُند دۄد بہتر روزان أمِس بَچس کیازِ کہِ یہِ ہیٚکہِ نہٕ وُنہِ تِم بَتہٕ وَتہٕ کھٮ۪تھ کِہینۍ یہِ چھُ نہ بَچہٕ آسان أمِس چھُ ماجہِ ہُند دۄد ضرورت کیازِ کہِ تَتھ منٛز چھُ